اِنڈیَن ٹرٛانَسپوٹیشَن سِسٹَم چھُ یہِ چھِ واریاہ زیادٕ بوڑ بیٚیہِ چھِ یہِ مطلب واریاہ زیادٕ رَلٲیِتھ اَتھ منٛز چھِ یِوان روڈویز چھِ یِوان ریلویز چھِ یِوان تہٕ اِیَرویز چھِ یِوان یُس اِنڈیَن ریلویز چھِ سُہ چھِ واریاہ واریاہ زیادٕ اَصٕل سُہ چھِ گٕلوبلی یِوان ساروی کھۄتہٕ زیادٕ مطلب بوٚڑ ریلوے ماننہٕ یِوان البتہ یُس اِنڈیاہِکۍ روڈسٕس روڈ ویز چھِ تمَن منٛز چھِ کینٛہہ پرٛابلِمٕز یا یِمَن أہٕنٛدۍ چَلینٛجِز وَنان چھِ یِم اَسہِ کینٛہہ مُشکلات یِوان چھِ تِمَن منٛز چھِ زِ یِمہٕ قومی شہراہ چھِ تِم چھِ زٕے لینہٕ وٲلۍ یا تِمو کھۄتہٕ یا اَکُے لینہٕ وول یِم تہِ قومی شہراہ شہراہ چھِ اَتھ منٛز تِم چھِنہٕ مطلب تِم چھِنہٕ واریاہ زیادٕ بٔڑۍ کِہیٖنۍ نہٕ بیٚیہِ یِم یِم دیہٲتی گامَن منٛز یِم روڈ ویز چھِ تم چھِ واریاہ زیادٕ خراب تِہُنٛد مطلب تَتھ چھِ واریاہ زیادٕ خرٲبی آمٕژ تَتھ منٛز تَتھ چھِنہٕ ہیٚکہِ اِنسان آرام سان کانٛہہ تہِ ٹرٛانَسپوٹ گٲڑۍ پٔکِتھ کِہیٖنۍ کیٛازِکہِ تمَن منٛز چھِ واریاہ دۄب گٔمٕتۍ اَڑٮ۪ن جایَن چھِنہٕ کٔدٕل کِہیٖنۍ اَڑٮ۪ن جایَن چھِنہٕ اَڑٮ۪ن جایَن چھِنہٕ ٹوٹلی وَتھٕے کُنہِ کُنہِ کُنہِ جایہِ چھِ اَصٕل پٲٹھۍ ترقی آمٕژ کَرنہٕ مگر سُہ چھِ اَسہِ زیادٕ پَہنَس شہرنٕے منٛز البتہ یِم دیہٲتی چھِ یِم پَتھ کھورعلاقہٕ چھِ تِمَن منٛز چھِ تِمَن منٛز چھِ واریاہ زیادٕ مُشکلات وٕنہِ تہِ پیش یِوان زیادٕ تر روڈ ویزَن منٛز ریلوے چھِ توتہِ کُنہِ حالتَس تانۍ ٹھیٖک مگر ریلویزَن منٛز تہِ چھِ اَکھ مُشکل یِوان تَتھ منٛز چھِ زیادٕ پَہَن زیادٕ لوٗکھ گژھان تَتھ منٛز چھِ پَتہٕ اوٚوَر لوڈِنٛگ گژھان تَتھ منٛز چھِ واریاہ زیادٕ لوٗکھ آسان دَکہٕ چھِ گژھان ژٮ۪ل چار چھِ گژھان تہٕ سُہ چھِ تَتھ ساروی کھۄتہٕ بوٚڑ پرٛابلم یُس روڈ ویز چھِ اَتھ چھِ سارویو کھۄتہٕ بٔڑ پرٛابلِم گۄڈٕچی کَتھ گۄڈنٮ۪تھ چھِنہٕ اَتہِ اَتہِ چھِنہٕ آسان گاڑے اٮ۪ویلبٕل گۄڈٕ آسنَے نہٕ گاڑے ییٚلہِ گاڑِ آسَن تہٕ پَتہٕ چھَنہٕ روڈ کِہیٖنۍ آسہِ روڈ تہٕ روڈ چھِ آسان تہٕ مگر پَتہٕ چھِ گژھان اَتہِ گاڑِ چھِ آسان گاڑٮ۪ن ہٕنٛز کٔمی کِنۍ موٗجوٗب چھِ گژھان اَمہِ پَتہٕ اَتہِ چھِ گژھان واریاہ زیادٕ بیٖڈ گاڑٮ۪ن منٛز دَکہٕ چھِ لَگان بیٚیہِ چھِ بیٚیہِ چھِ واریاہ زیادٕ مُشکلات اِنسانَس گژھان پَتہٕ یِم فار اٮ۪کزامپٕل اگر اٮ۪مبُلٮ۪نسٕس تہِ اَتھ پَکو تَتھ منٛزٕ یُس پیشَںٛٹ آسہِ نٮ۪صٕف کھۄتہٕ زیادٕ تکلیٖف چھِ تٔمِس وَتہِ سۭتی گژھان